گۄڈنٮ۪تھ چھِ أسۍ ٹٮ۪نٛٹ تُلان یَتھ تَل تَتہِ راتَس بیٚہوان چھِ بیٚیہِ چھِ سِٹِک تُلان بیگ تُلان اَکھ چھا چھٔتٕر تُلان بیٚیہِ چھِ اینَرجی خٲطرٕ أسۍ ریڈ بُل چٮ۪وان کانٛہہ تہِ اینرجی ڈٕرٛنک چھِ چٮ۪وان بیٚیہِ گوٚو چِکَن رول اَکھ سۭتۍ تُلُن یُس اَسہِ گوِ ٹُو سنیک چھُ آسان بیٚیہِ چھِ باقٕے تہِ باسمَت رایِس چھِ أسۍ نِوان سۭتۍ تَتہِ بِریانی بَناون مَزٕدار سان کھٮ۪وان تہٕ ٹریٚکہِ پٮ۪ٹھ کَنٛٹِنیوٗ تھاونہٕ خٲطرٕ چھِ یِم چیٖز ضروٗری پَکناوان